پٕنٛژٕ شےٚ زٕ ساس زٕ سَتھ ترٛےٚ زٕ ساس ژور شےٚ نو زٕ ساس سَتھ پٲنٛژھ ترٛےٚ زٕ ساس کُنوُہ شےٚ ژور زٕ ساس زٕتووُہ ترٛےٚ زٕ زٕ ساس ترٛووُہ